ییٚتہِ حظ چھِ گا ییٚتہِ حظ چھِ گامَن منٛز گژھان واریاہ مُشکِل مطلب ژھانٛڈُن ریٹہِ حِسابہٕ کیٛازِکہِ اَزُک موٚزوٗر چھُ سُہ چھِ واریاہ زیادٕ ریٹ ہٮ۪وان تہٕ میلان چھِ موٚزوٗرۍ مگر ٹایَم چھِ لَگان تہٕ بیٚیہِ چھِ تِم واریاہ ہٮ۪وان دۄہَس